ییٚکیٛاہ دَہن ساسَن تہٕ دَہ دَہہِ پٮ۪ٹھ لَچھَس تانٮ۪تھ یا دَہن کَرورَن تام چھِ یِوان دَہ ساس چھِ یِوان وُہ ساس چھِ یِوان تٕرٛہ ساس چھِ یِوان ژَتجی ساس چھِ یِوان پنٛژاہ ساس چھِ یِوان شیٹھ ساس چھِ یِوان سَتَتھ ساس چھِ یِوان ٲٹھ ساس چھِ یِوان نَو ساس چھِ یِوان سَتَتھ ساس یِوان شیٖتھ ساس چھِ یِوان نَمَتھ ساس چھِ یِوان اَکھ لَچھ چھِ یِوان